ہاں کوٚسچن چھُ آمُت یِتھ پٲٹھۍ کہِ ایٚڈوانٕسمیٚنٹ اِن ٹیٚکنالجی یس منٛز کیاہ چینج چھِ گٔمٕژ ہاں سانہِ ٹیٚکنالجی منٛز گٔے واریاہ زیادٕ آسمان تہٕ زٔمیٖن ییٖژہ فرق چھنہٕ آسمَانَس تہٕ زٔمیٖنَس تیٖژہ گٔے مطلب سانہِ لایفہِ منٛز چینج سٲنۍ ٹیٚکنالجی یِم زَن ڈیٚولَپِنگ کَنٹریہِ أسۍ تِم گٔے ڈیٚولَپٕڈ

مطلب کۭتیاہ چینجِس آیہِ واریاہ زیادٕ چینجِس آیہِ سانہِ ٹیٚکنالجی منٛز واریاہ زیادٕ چیٖز گٔے ڈیٚولَپ ییٚمہِ سۭتۍ تہِ مطلب کہِ بہٕ وَنہٕ یُتُے ۂنۍ ییٚمہِ سۭتۍ مطلب یوٗتاہ زٔمیٖن تہٕ آسمان اوس ییٖژہ پانہٕ ؤنۍ چھِ اَتھ فرق تیٖژہ تیٖژٕے فرق ٲسۍ اَتھ مان ژٕ وۄنۍ لوٚگ سورٕے کیٚنٛہہ وۄنۍ بَنے لایف اَصٕل امہِ کِنۍ کہِ برونٛہہ اوس واریاہ زیادٕ مُشکِل گۄڈٕنِچی کَتھ ٲسۍ زِندگی گُزارٕنۍ ٲسۍ واریاہ زیادٕ مُشکِل دۄیِم کَتھ کہِ برونٛہہ اوس نہٕ گۄڈٕنِچی کَتھ برونٛہہ اوس نہٕ پَتہٕے نالیج ٲسۍ کَم واریاہ زیادٕ ٲسۍ نالیج کَم اَمہِ حِسابہٕ اوس نہٕ ہیٚکان اِنسان اَصٕل پٲٹھۍ کِیر کٔرِتھ کیٚنٛہہ واریاہ زیادٕ اۭں پرٮ۪تھ کُنہِ سایڈٕ اوس اِفیکٹہٕ اِفیکٹہٕ اَلبتہ یُس آز نٔو ٹیٚکنالجی آیہِ اَمہِ حِسابہٕ گوٚو واریاہ زیادٕ سانہِ زِندگی گۄڈٕنِچ لایف گٔے سٲنۍ واریاہ زیادٕ چینج دۄیِم گوٚو سون ماحول گوٚو چینج ترٛیِم گوٚو یہِ کہِ أسۍ لٔگۍ اَصٕل پٲٹھۍ پَنُن حِساب پَکناونہِ پَرُن آو اَتھ پرٮ۪ھ کیٚنٛہہ اَمہِ حِسابہٕ کہِ اۭں آز چھُ واریاہ زیادٕ آزُک یہِ چھُ تہِ گوٚو واریاہ زیادٕ اَصٕل پَتہٕ دۄیِم کَتھ کہِ سُہ کُس چیٖز چھُ یہِ مطلب اِنٹرنیٚٹ چھُ اِنٹرنیٚٹ کہِ ذریعہٕ اَسہِ کوٚر واریاہ اَسہِ آو واریاہ زیادٕ فٲیدٕ برونٛہہ کالہٕ ٲسۍ أسۍ اۭں کیٚنٛہہ تہِ فیٖس بَران مِثال فیٖس ٲسۍ بران أسۍ ٲسۍ پیٚوان گژھُن تور لاینہِ منٛز اوس لَگان دۄہ آز چھُ سُے کٲم گژھان گرِ بِہِتھ آنلاینس منٛز آنلاینَس منٛز چھُ اِنسان مطلب اَگر گرِ آسہِ بِہَتھ خبر کَتہِ پَنُن پَنٕنۍ کٲم اَسہِ ہٮ۪کہِ کٔرِتھ سُہ فیٖس ہٮ۪کہِ بٔرِتھ چھِ تَمہِ کِنۍ تہِ فٲیدٕ واریاہ زیادٕ چینج گٔے یہِ ڈیٚولَپ گٔے اَمہِ سۭتۍ تہِ چینج دۄیِم کَتھ کہِ اَگر کیٚنٛہہ ہوٹَل وَغیرہ تِم ٲسۍ آسان بُک کَرٕنۍ اَگر اِنسان آز آسہِ گرِ پَتہٕ کرِ ہوٹل بُک فار ایٚکزامپٕل فارِنۍ کَنٹریٖزَن منٛز زن کرِ زَن آسہِ اِنسانَس گژھُن پَتہٕ آسہِ کَرٕنۍ کیٚنہہ ہوٹَل بُک أسۍ چھِ ہیٚکان ییٚتنس آز آنلاینَس منٛز کٔرِتھ یا بیاکھ چیٖز کہِ واریاہ زیادٕ اَصٕل شاپِنگ ہُند حِساب اَسہِ اوس پیٚوان خبر کَپٲرۍ وُچھُن پَلو وغیرہ تہٕ آز کوٗتاہ سہَل چھُ آز چھُ مِشوز چھُ اۭں مطلب ناپتولٕز چھُ یِم وغیرہ ییٚمہِ سۭتۍ أسۍ آرڈرَس پٮ۪ٹھ چھِ آز چیٖز سُہ چھُ اَسہِ واتان آز ڈیٚلِور ہٮ۪کان کٔرِتھ سُہ چھُ اَسہِ گرِ گیٹَس پٮ۪ٹھ واتان أمہِ کِنۍ آو اَسہِ واریاہ زیادٕ یُس چینج آز آیہِ ٹیٚکنالجی منٛز یہِ آو واریاہ زیادٕ اَصٕل سانہِ لایفہِ خٲطرٕ مطلب پرٮ۪تھ کُنہِ پرٮ۪تھ کُنہِ حِسابَس آیہِ چینج مطلب یہِ برونٛہِم زَمانہٕ اوس تہِ روٗد نہٕ کیٚنٛہہ ٹیٚکنالجی کٔر سٲنۍ زِندگی اکھ اِمپروٗ اَسہِ گٔے زِندگی منٛز اکھ اِمپروٗمیٚنٹ آیہِ اسہِ واریاہ زیادٕ أمہِ کِنۍ گٔے أسۍ واریاہ زیادٕ یہِ ٹیٚکنالجی مطلب اَمہِ سۭتۍ آو اَسہِ واریاہ زیادٕ فٲیدٕ اَسہِ برونٛہُم اوس اِلِٹریٹ اِنسان ٲسۍ آزٕچ ٹیٚکنالجی چھِ سُہ چھُنہٕ کانٛہہ یَس نہٕ پَنٕنہِ جایہِ کیٚنہہ نالیج چھِ سُہ چھُنہٕ کانٛہہ یُس نہٕ بیاکھ ییٚنہِ کہِ ہر اکھ چھُ ہیٚکان اَمہِ سۭتۍ پَنُن جاب کٔرِتھ آز مطلب أزچہِ ٹیٚکنالجی ہٮ۪چھنو پرٮ۪تھ کیٚنہہ سٲنۍ سٲنۍ زِندگی کٔر أمۍ اَصٕل باقٕے مطلب واریاہ واریاہ زیادٕ جینج آیہِ سانہِ ٹیٚکنالجی مطلب سانہِ وٲلڑَس منٛز واریاہ چینج گٔے سٲنۍ لایف واریاہ زیادٕ اِمہِ ٹیٚکنالجی سۭتۍ ڈیٚولَپ گٔے روڈ ٲسۍ نہٕ کیٚنٛہہ برونٛہہ ٲسۍ نہٕ روڈ برونٛہہ اوس گژھان واریاہ زیادٕ سَفر پیٚوان کَرُن گاڑٮ۪ن ہٕنٛدۍ موٗجوٗب ٲسۍ بَس کیاتھانۍ آز چھُ سُہ تہِ اَگر گژھُن آسہِ پاسپوٹ سیودُے آز چھُنہٕ لَگان ٹایم کہِ ایروپٕلین گٔے ایٚولیبٕل پرٮ۪تھ کیٚنٛہہ ریل ریل وغیرہ یِمَن ہٕنٛدۍ سۭتۍ ووٚت اَسہِ زیادٕ فٲیدٕ مطلب سٲنۍ کٔشیٖر گٔے زیادٕ ڈیٚولَپمیٛنٹ پرٮ۪تھ کانٛہہ کَنٹری اَلبتہ اَمہِ کِنۍ اَمہِ سۭتۍ ووٚت اَسہِ واریاہ زیادٕ چینجِز آیہِ اَسہِ واریاہ زیادٕ چینجِز آیہِ اَسہِ زِندگی منٛز اَلبتہ أمہِ ڈیٚولَپمینٹ سۭتۍ گٔے سٲنۍ زِندگی واریاہ زیادٕ اَصٕل اَلبتہ وُچھو بیاکھ چیٖز چھُ أکہ شاپِنگ ہُند مَسلہٕ برونٛہہ ٲسۍ نہٕ ہیٚکان کٔہٕنۍ زٔنۍ تتھ پٲٹھۍ نیٖرِتھ آز چھُ گرِ بِہِتھ چھُ اِنسان کران آرڈرَس پٮ۪ٹھ کیٚنٛہہ تہِ چیٖز ہیٚکان چھُ وٲتِتھ یا برونٛہہ اوس کیٚنٛہہ فیٖس وغیرہ یہِ چھُ آسان آز چھُ گوٗگٕل پَے گژھان ایٚم پَے گژھان أتتھسٕے أتتھسٕے گژھان پَنٕنۍ پَے ٹرانَسفر أکِس بیٚکِس پَنٕنۍ کیٚنٛہہ تہِ ضروٗریات آسن اَگر کانٛہہ فار ایٚکزامپٕل اوس آسان برونٛہہ خبر کر آسہِ اوٗرۍ آسان دوٗر گوٚمُت فار ایٚکزامپٕل گژھ ہے مطلب پَنٕنہِ کٔشیٖر نٮ۪بر پَنٕنہِ پَنٕنہِ گامہٕ نٮ۪بر پَتہٕ اوس تٔمِس روزان تٔمِس زَن آسہِ ہا کانٛہہ پونٛسہٕ آسان سۭتۍ تٔمِس اوس سُہ ٹٮ۪نشن آسان کیاہ کرٕ بہٕ وۄنۍ کِتھ پٲٹھۍ آنہٕ بہٕ پَتہٕ تیٚلہِ ٹیٚکنالجی کٔر اکھ ڈیٚولپمیٚنٹ کہِ ایٚم پَے یہِ گوٚو واریاہ زیادٕ ایزی گرِ بِہِتھ چھِ ہیٚکان اِنسان تٔمِس ٹٮ۪نشن روٚستُے آسٮ۪س نہٕ چَندَس منٛز آز چھِنہٕ چاندَس منٛز آسانٕے کٲنٛسہِ پونٛسہٕ سُہ گژھِ سورُے ایٚم پَے گوٗگُل پَے اَمہِ کِنۍ ووت سُہ واریاہ زیادٕ فٲیدٕ سانہِ ٹیٚکلا ٹیٚکنالجی کوٚر واریاہ زیادٕ اِمپروٗمیٚنٹ واریاہ زیادٕ یا فون ٲسۍ نہٕ برونٛہہ کالہٕ کیٚنہہ آز چھُ سورُے کیٚنہہ لَگان پَتہ آز چھُ فونَس پٮ۪ٹھ یا برونٛہہ ٲسۍ نہٕ پَڑٲے گژھان کیٚنٛہہ اۭں تَمیُک کیاہ اوس اَثر اَثر اوس یہِ کہِ سُہ ٹیٖچر اوس نہٕ تٔمِس تٔمِس نِش اوس میلُن گژھان آز چھُ فون آز ہیٚکہِ شُر گرِ بِہتھٕے پٔرِتھ تِکیاز آنلاین کار چھُ آز چھُ پرٮ۪تھ کیٚنٛہہ سانہِ زِندگی منٛز آیہِ واریاہ چینجِز اَصٕل سٲنۍ لایف گٔے واریاہ زیادٕ اَمپروٗ سانہِ زِندگی منٛز آیہِ ہیٚپینٮ۪س اکھ یہِ اَسہِ یہِ اَسہِ سفر اوس پیٚوان کرُن کُنہِ ساتہٕ اوس واریاہ زیادٕ گژھان مُشکِل پرٮ۪تھ کُنہِ سایڈٕ اوس گژھان مُشکِل اَلبتہ آز یُس آزٕچ ٹیٚکنالجی آسہِ اَمہِ سۭتۍ گژھِ واریاہ زیادٕ اِمپروٗمیٚنٹ بَس واریاہ زیادٕ سٲنۍ لایف گٔے واریاہ چینج أمہِ کِنۍ چھِ أسۍ واریاہ زیادٕ خۄش آز پَنٕنہِ لایفہِ منٛز آسان تِکیازِ اَسہِ چھُنہٕ پیٚوان سُہ سَفر کرُن کِینٛہہ یُس اَسہِ برونٛہہ کالہٕ اوس پیٚوان کَرُن ییٚلہِ کِنۍ اَسہِ سٲنۍ زِندگی گٔے واریاہ زیادٕ اَصٕل اَسہِ حظ أسۍ آسہٕ اَسہِ آو أچھَن منٛز گاش اَسہِ اوس نہٕ مطلب برونٛہہ کالہِ اوس نہٕ پیٚوان بٮ۪مار کانٛہہ پَتہٕ اوس پیٚوان پَتہٕ اوس واریاہ صبر پیٚوان کَرُن ٲس کیٚنٛہہ ایریجمیٚنٹ آسان اوس آسان برونٛہہ کُن کٲنٛسہِ کانٛہہ گٲڑیٚہ پَتہٕ اوس نیران لیکن آز چھِ ہر أکِس گرَس منٛز گٲڑۍ ہر کانٛہہ کُنہِ منٛز چھُ ہر کانٚہہ گٔمٕتۍ سُہ کُس گرٕ یُس نہٕ آز آباد چھُ پرٮ۪تھ کیٚنٛہہ چھُ یہِ چھُ ٹیٚکنالجی تھروٗ گوٚمُت تِکیازِ آز چھُ بیاکھ کٲم چھُ اَگر کیٚنٛہہ آنلاین جابٕز چھِ آسان گرِ بِہِتھ چھِ پونٛسہٕ ہیٚکان زیٖنِتھ تہِ تہِ چھُ واریاہ زیادٕ گر کَمرَس منٛز بِہِتھ ٲسِتھ چھِ ہیٚکان اِنسان پَنٕنہِ رۄپیہِ دہ بوٗزِتھ آز چھُنہٕ سُہ ٹٮ۪نشن کیٚنہہ أزِچ ٹیٚکنالجی یہِ چینج گٔے واریاہ زیادٕ یوٗتاہ آسمانَس تہٕ زٔمیٖنَس ٲسۍ فرق ییٖژہ ٲسۍ گۄڈٕ سٲرسٕے اَسہِ فرق واریاہ زیادٕ لیکِن وونۍ گٔے واریاہ زیادٕ اِمپروٗمینٹ وۄنۍ گٔے سٲنۍ لایف تہِ چینج وۄنۍ چھِنہٕ أسۍ ہیٚکان کٲنسہِ ڈِپیٚنڈ روٗزِتھ أسۍ چھِ پانس اۭں پَنُن پانَس آز چھِ سٲری پَنُن پان سورُے کیٚنٛہہ کران اَمہِ کِنۍ آز ہر اکھ جاب چھُ ایٚولیبٕل پرٮ۪تھ کیٚنٛہہ کانٛہہ چھُنہٕ بیکار روزان یوٗتاہ برونٛہہ اوس سَفرِنٛگ پیٚوان کَرُن تیٖژ چھُنہٕ پیٚوان آز کیٚنٛہہ ہاں سٲنۍ لایف گٔے واریاہ زیادٕ چینج